اگر أسۍ ؤنکیٚس واریاہ یِم اسہِ ٹٮ۪کنالجکل طٔریٖقہٕ چھِ ییٚمہِ کہِ تھٔروٗ أسۍ خبرٕ ہٮ۪کو حٲصِل کٔرتھ مےٚ چھُ پننہِ جایہِ باسان کہِ تِم چھِنہٕ اسہِ برابر یا اٮ۪کیوٗریٹ خبر دِوان کینٛہہ تِکیٛازِ اگر بہٕ واریاہن الگ الگ نِوٕز چینلن پٮ۪ٹھ وٕچھِ تو تِم چھِ الگ الگ خبرٕ ونان تتہِ چھ آسان کُنہِ ساتہٕ حظ ڈیٹا چھُ آسان غلط کُنہِ ساتہٕ چھ آسان تتھ منٛز ایرر چھُ آسان مٲنۍ تو نمبرِنٛگ ہُنٛد کُنہ ساتہٕ کانٛہہ نفر چھُ دپان سپوز سپوز اگر اٮ۪کسڈینٹ چھ گژھان تتھ منٛز چھ اکھ چینل دپان کہِ ییٖتۍ حظ گٔیۍ زخمی تہٕ بیٛاکھ چینل چھِ دپان بدل نمبر آف مٲنۍ تو بیٛاکھ کانٛہہ یہِ ونان یہِ نہ نمبر ونان کہِ زیادٕ گٔے زخمی یا کم گٔے زخمی یوٗت گۄڈٕنٮ۪تھ اوسُکھ وونمُت تو بیٚیہِ چھُ موبایل فونن ۂنٛز کیٛاہ گٔے کٲم کہِ آز چھُ ہر کٲنٛسہِ ہتہِ موبایل فون تو یُس خبر ہیٚکہِ برٛونٛٹھ پٔکِتھ یہِ چھُ واریاہ حدس تام ڈپٮ۪نڈینٹ کہِ یہِ چھا لُکن باسان یہِ چھ اِنٹریسٹنٛگ خبر کِنہٕ نہٕ

بیٚیہِ چھِ اگر أسۍ انٹرنیٹٕچ کتھ کرو امہِ کہِ وجہ سۭتۍ حظ چھِ گٔمٕژ واریاہ اسہِ یُس یہِ یہِ فوکس پاور چھ فوکسنٛگ پاور یہِ چھ گوٚومُت یہِ چھُ گوٚومُت واریاہ کم تو اسہِ یۄس خبر چھِ آسان یہِ چھِ دۄن ترٛٮ۪ن سیکنڈن منٛز وٕچھان کہِ یہِ چھا مےٚ مےٚ لایق چھا کِنہٕ نہٕ یا یہِ چھا خبر یتھ منٛزن بہٕ آسہٕ انٹرسٹڈ کنہِ نہ تو تیٚمہِ پتہٕ چھِ أسۍ تتھ خبرِ منٛز وٕچھان کہِ کیٛاہ چھ بیٚیہِ اکثر بیشتَر کیٛاہ چھُ گژھان کہِ یِم لوکل یِم چھِ آسان لُکھ چھِ آسان تِم چھِ پننہِ حساب خبرِ منٛز پنٕنۍ ڈیٖٹیلٕز ونان واریاہ ڈیٖٹیلٕز چھِ مِس کران تو تیٚمہِ کہِ وجہ سۭتۍ کیٛاہ چھ گژھان یۄس نوٕز چھِ واتان سۄ چھنہٕ اکثر بیشتَر چھِ آسان ایکیوٗریٹ کینٛہہ سۄ حظ چھِ آسان تھوڑا بہت کرپٹڈ